سلام علیکُم وعلیکُم سلام ٹھیٖک ؤنِو حظ ؤنِو حظ

نہ نہ صُبحَسٕے یہ یُن ضُروٗری نہ نہ صُبحس چھِ لاسٹ دۄہ لاسٹ دۄہ مۄکلا ژٕ تہٕ صُبحس چھِ مۄکلاوُن تہٕ پگاہ پَگاہ تھاو پَتہٕ چھُٹی نہ حظ سُہ نَے چھُے نہ کَتھٕے سیٖمَٹ ویٖمٹ تہِ اوٚن مےٚ وٕنۍ مےٚ شِشتر وِشتر اوٚنا مےٚ وٕنۍ ہہ نہ حظ آز حظ سوٗزِو حظ تُہۍ نِچ وِچ سوٗزِو کانٛہہ سوٗزِو تمِس سۭتۍ تہٕ تُہۍ یِیِو حظ کٲم کٲم کَرنہِ کیٛازِ نہ حظ تُہۍ مےٚ اوٚن نہٕ سیٖمَٹ وٕنۍ مےٚ اوٚن سُہ مےٚ چھِ اوٚنمُت چیٖز ویٖز تہٕ ژےٚ چھُے یُن منٛز نہ حظ تُہۍ حظ چھِ یُن زَنان سوٗزِو حظ أمۍ لٹکہٕ سوٗزِو حظ سۭتۍ أمِس ہَسپَتال تہٕ پانہٕ یِیِو نہ حظ سُہ مَے تُہۍ یِیِو حظ آز مۄکلٲیِو کٲم تہٕ پَتہٕ صُبحَس گٔژھِو حظ سۭتۍ مےٚ اوٚن نَہ سیٖمٹ ویٖمٹ یہِ گژھِ نا پَتہٕ مےٚ چھِ آز صُبحَس ما پے روٗد صُبحَس گژھِ پَتہٕ دۄہ تہٕ مُشکِل کٲلۍ نہ وٕنی سیٖمٹ چھِ ٲنِتھ تہٕ وٕنۍ گژھِ یہِ روٗد پے تہٕ سوزِہُس نِچ سۭتۍ کٔرِو حظ اورٕ یورٕ کیٚنٛہہ آز آز دۄہس کٔرِو حظ اورٕ یور سوٗزِو حظ بیٚیہِ کٲنٛسہِ یِم اگر اَتی کانٛہہ بیٚیہِ چھِ سُہ ژٕ نفر سۭتۍ وۭتۍ آ اَہن سوٗزِو کیٛازِ آز گژھِ کٲم گژھُن کیٛازِ یہِ سُہ پگاہ ما پے روٗد تہٕ گژھِ مُشکِلٕے پَتہٕ نَہ حظ تُہۍ حظ سوٗزِو حظ نفر تہٕ پتہٕ ییٖزِہُس پانَے تہٕ اپٲری وٕچھو پتہٕ حِساب کیٛاہ آسہِ نہٕ حظ بہٕ حظ وَنان تۄہہِ تُہۍ پتہٕ پانَس ییٖزِہُس بہٕ حظ وٕچھو حِساب تہٕ کیٛاہ چھِ ییٚتہِ تہٕ بیٚیہِ نفر اکھ وٕچھ حظ یُس مطلب صُبحس دۄہس کرِ کٲم تُہۍ ییٖزیو ژور بجہِ نفر أنِو سۭتۍ مگر نَہ حظ پتہٕ نفر اَنیو تٔمِس ہاونا بہٕ کیٛاہ کیٛاہ چھُ کَرُن صُبحس دۄہس ہٮ۪کا سُہ مۄکلٲیِتھ کِنۍ نَہ کیٛازِ پگاہ ما روٗد پگاہ چھُ ہومُت روٗد وعلیکُم سلام